وعلیکُم السلام آ تُہۍ کٕم حظ

اچھا اچھا کیٛاہ میٚڈِسن میٚڈِسَن رَچوٕ تۄہہِ اچھا ایٖگَو پراسنگ ایٖگوپراسنگ چھُ ٹھیٖک دوا اچھا امہِ پتہٕ یژاہ ییٚلہِ تۄہہِ یہِ دوا کھیٚوٕ تۄہہِ باسیوا کیٚنٛہہ فرق اچھا ییٚلہِ وۄنۍ نیٚپراکزن سۭتۍ چھنہٕ فرق گژھان کِہیٖنۍ تیٚلہِ کٔرِزیٚو یہِ بنٛدٕے آ یہِ اچھا یہِ ژٕ وَن تہٕ مےٚ یہِ پین چھِ روزان پَتہٕ یِمنٕے دۄن دۄہَن کِنہٕ باقِیَن دۄہَن چھِ یِم سۭتۍ پرابلِم روزان اچھا پَتہٕ چھُنہٕ بنان کھیٚون ویٚون کِہیٖنۍ اچھا یہِ چھا کَنٛٹِنیو روزان دَگ کِنہٕ یا کُنہِ مخصوٗص ٹایِمَس منٛز اَہَن حظ اچھا اچھا تُہۍ کٔرِزیٚو کٲم تہٕ تُہۍ ییٖزیٚو میٲنِس کِلنِکَس پٮ۪ٹھٕ اَتھ ما پیٚیہِ یَتھ دَنٛدَس چھُو نا تۄہہِ یہِ زدٕ اَتھ ما پیٚیہِ فِلِنٛگ کَرٕنۍ بیٚکِس دَنٛندَس ما پیٚیہِ پتہٕ روٗٹ کَنال کَرٕنۍ تہٕ بیٚیہِ کَرَو کیٚنٛہہ ٹیسٹ ویسٹہٕ تہِ تٔتی آ سُہ وُچھَو تٔتی پَتہٕ کیٛاہ باسِہِ اَسہِ یا ہٮ۪کَو روٗٹ کَنال تہِ کٔرِتھ یٔژ بَجہٕ تُہۍ یِیو بہٕ چھُس آسان پرٮ۪تھ ساتہٕ ایٚولِبلٕے چلو چلو ییٖزیٚو حظ عٲش کٔرِتھ